وعلیکُم السلام اہن حظ أسی چھِ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ نِمہوکھ اَسہِ چھُ گَژھان منٛزٕ لیٹ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ أسۍ سوزہون اَدٕ حظ